اَگر بہٕ کَتھ کَرٕ وَنٛدَس وَنٛدَس چھِ ییٚتہِ زیادٕ پَسنٛد کران مطلب لٔڑکہٕ کورِ کِرکَٹ چھِنہٕ ہٮ۪کان گِنٛدِتھ کیٚنہہ وَنٛدَس کیٛازِکہِ ییٚتہِ چھُ آسان واریاہ تۭر سانہِ کٔشیٖرِ منٛز ییٚتہِ چھُ شیٖن پٮ۪وان ییٚتہِ چھُ روٗد پٮ۪وان وَنٛدَس ییٚتہِ چھِ واریاہ تۭر ییٚتہِ چھُ چِلَے کلان آسان یہِ چھُنہٕ یِم چیٖز چھِنہٕ ییٚتہِ پاسِبُل کیٚنہہ کِرکَٹ والی بال فُٹ بال یِم چیٖز چھِنہٕ پاسِبُل کیٚنہہ وَنٛدَس چھِ ییٚتہِ گژھان بہٕ ہٮ۪کہٕ ؤنِتھ سُنوکَر چھِ ییٚتہِ گِنٛدان لَڑکہٕ سُنوکَر چھِ ییٚتہِ واریاہ پَسنٛد کران لَڑکہٕ گِنٛدُن بیٚیہِ چھُ بیٚیہِ بیٚیہِ کیٛاہ ہٮ۪کہٕ بہٕ ؤنِتھ بیٚیہِ چھُ سُنوکَر چھِ ویسے زیادٕ پَسنٛد کران ییٚتہِ لَڑکہٕ ٹوٗرِزٕم اَگر بہٕ ٹوٗرِزٕمٕچ کَتھ کَرٕ ٹوٗرِزٕمَس چھُ ییٚتہِ وَنٛدَس چھِ گژھان ییٚتہِ اِکانمی چھِ سُہ ہٮ۪لٕپ کران یِتھ پٲٹھۍ شیٖن چھُ آسان گَنٛڈولاہَس چھِ کھسان گُلمرگہِ شیٖنَس پٮ۪ٹھ چھِ یِم کران واریاہ اٮ۪نجاے گَنٛڈولا چھِ ییٚتہِ مین شیٖنَس منٛز یِمَن گَنٛڈولا چھِ تَتھ وَنان سُہ چھُ ہٮ۪لٕپ کران گُرٮ۪ن وُرٮ۪ن چھِنہٕ یِم کھسان کیٚنہہ ٹوٗرِسٹ ییٚتہِ وِنٹَرَس یِہوٚے چھُ شیٖنَس ویٖنَس پٮ۪ٹھ یِہوٚے مَزٕ کران فوٹو ووٹو تُلان ٹوٗرِسٹ